اَکہِ دۄہ اوسُس بہٕ گُلمرٕگ تَتہِ گوس بہٕ ہارٕس رایڈِنٛگ پٮ۪ٹھ گۄڈٕنِچ لَٹہِ اوس مےٚ کھَسُن گُرِس ییٚلہِ بہٕ گۄڈٕنٮ۪تھ کھوٚتُس بہٕ کھوٗژُس گۄڈٕ گۄڈٕ بہٕ اوسُس بہٕ بہران ییٚلہِ سُہ پکان اوس پتہٕ کَریکھ مےٚ رزٕ تہٕ پَتہٕ پَکنونَس بہٕ تٔمۍ اَصٕل پٲٹھۍ تہٕ مگر ییٚلہِ سُہ پَکان اوس ییٚلہِ سُہ وۄٹھ اوس تُلان تَمہِ ساتہٕ اوسُس بہٕ کھوژان تہٕ بیٚیہِ یہِ اوس نہٕ مےٚ باسٲنی یہِ کیٛاہ پَکہِ ٹرٛیکَس پٮ۪ٹھ بَرابر یہِ گَژھِ وٕنی بۄن مگر تَتٮ۪تھ باسیو مےٚ کہِ ییٖژاہ أسۍ پرٛٮ۪کٹِس کَرو کُنہِ جایہِ پٮ۪ٹھ تیوٗتاہ چھُ فٲیدٕ یِوان سُہ اوس بَرابد پَکان نہٕ اوس سُہ اُکُن گژھان نہٕ اوس سُہ یُکُن سُہ اوس بَرابد پَکان یا کُنہِ ساتہٕ اوس اورٕ یِوان بیٛاکھ گُر یا سایکَل وول اوس یِوان یا گٲڑۍ ٲس یِوان سُہ اوس سایڈَس بیٚہوان گۄڈٕ اوس سُہ وارٕ وارٕ پَکان تہٕ سُہ باسیو مےٚ تَتہِ کہِ سُہ اوس برابَد تَتہِ تِتھ پٲٹھۍ پَکان کہِ زَن اوس سُہ اِنسان زَن ٲس تٔمِس عقٕل